اَسلامُ علیکُم یاور احمد چھُوا تُہۍ تُہۍ چھِو نا أمِس سُبھاش چنٛدر سکوٗلہٕ پیٚٹھ ٹیٖچر حظ اَہَن حظ اَتہِ اوس مےٚ بچہٕ حظ پران اِشتیاق احمد حظ سُہ چھ فِفتہٕ کلاسس پران اَہن حظ تُہۍ ؤنۍتَو مےٚ میٛون بچہٕ پڑھایہِ وڑھیایہِ منٛز کیُتھ چھُ یہِ حظ اَہن حظ اَہن حظ نہٕ حظ یہِ چھِ اورٕ گرٕ یِوان یہِ چھِ تھوان کِتابہٕ سایڈس دپان مےٚ مۄکلٲو کأم وأم یہِ چھ زیٛادٕ پہم خرفٕگی کران مےٚ دوٚپ أمِس تھأوِو تُہۍ اَتہِ روب ووب پران وران کیُتھ چھُ یہِ اَہن حظ بیٚیہِ ہوٗم ؤرک أسۍ أمِس تھوڑا سیٚٹھاہ پہم تھاوان نا یہِ چھُ اورٕ یِوان یہِ چھُ مِنٹن دَہن بیٚہن حظ کِتابن پیٚٹھ یہِ چھُ دپان مےٚ مۄکلأو کأم مےٚ أس ماشٹرو اکیٛو دۄیَو تھأومٕژ کأم پیچ بیٚیہِ چھُ یہِ پیج ویج حظ اَتی لیٚکھان یِمن أسۍتَو اَتہِ دیٛان تھاوان یہِ چھُ دپان مےٚ لیٚکھۍ سکوٗلہٕ منٛزٕے پیج اَہَن حظ نہٕ حظ بیٚیہِ ؤنۍتَو تُہۍ مےٚ یہِ اَز کٔم سبجکٹہٕ چھِہوٗکھ تُہۍ یِم پرناوان اَتہِ کٔم کٔم سبجکٹہٕ تُہۍ چھِہوٗکھ پرناوان اَہن حظ گوٚو دیٖنی گوٚو دیٖنی تعلیٖم تہِ چھِہوٗکھ دِوان حظ نہٕ حظ بیٚیہِ ؤنۍتَو تُہۍ مےٚ اکھ کتھا یُس یہِ اَز گرم بڑیو زیٛادٕ یہِ ؤنۍتَو تُہۍ مےٚ گرمہٕ چھُٹی ہُنٛد کیٛاہ پُلانا چھُو تۄہہِ کوٚرمُت حظ اَسہِ چھِ شُرۍ اورٕ یِوان تٔھکِتھ دپان اَسہِ گوٚو گرم ورم زیٛادٕ اَہن حظ اَہن حظ نہٕ حظ مےٚ دوٚپ گرم چھُ زیٛادٕ آسان یِم چھِ اورٕ شُرۍ یِوان یِم چھِ تھکان زیٛادٕ پہم نا یِمن چھُنہٕ پتہٕ بِچاریَن رَفتار روزِتھ کیٚنٛہہ اَدٕ کیٛاہ یِمن اگر تُہۍ اَتہِ اے سی وے سی تہِ تھأوِو لأگِتھ فین وین یِتھٕ پٲٹھۍ گژھِ نہٕ یِمن کیٚنٛہہ زیٛادٕ مُشکِلات یِہَے نہٕ یِمن بِچاریَن کیٚنٛہہ یِم چھِ لۄکٹی وُنہِ

نہٕ حظ بیٚیہِ ؤنۍتَو تُہۍ مےٚ یہِ ٹیٛوٗشن فیٖس اوسوٕ تۄہہِ بڈوومُت ٹیٛوٗشن اَتھ مُتلِق ؤنۍتَو تُہۍ حظ اَہن حظ نہٕ حظ بیٚیہِ ؤنۍ تو تُہۍ مےٚ یہِ گاڑِ فیٖس گاڑَِ فیٖس تہِ اوسوٕ تۄہہِ ہُرومُت حظ گاڑِ فیٖس تُہۍ چھَو ونٛدس تہِ رَٹان گاڑِ فیٖس ونٛدس چھَنہٕ گأڑی آسان ونٛدس تہِ چھِہوٗکھ تُہۍ گاڑِ فیٖس رٹان اَہن حظ

نہٕ حظ بیٚیہِ ؤنۍ تو مےٚ یہِ مےٚ یُس یہِ بچہٕ چھُنہٕ حظ یہِ چھُ تھوڑا کھوژان حظ ونتہٕ کأنٛسہِ مُتلِق کتھ کرو یہِ چھا وۅتھان صُبحن ایٚسمبلی پیٚٹھ پریرس پیٚٹھ کیٚنٛہہ ٹاپِک واپِک وننہِ حظ

اَہن حظ نہٕ حظ مےٚ دوٚپ أمِس أسۍزیٚو تُہۍ کران کأم أمِس أسۍزیٚو تُہۍ ہَفتس منٛز اَکہِ دۄیہِ لٹہِ تُلان تھوٚد حظ نہٕ حظ یہِ چھُ تھوڑا سا کھوژُن أمِس ژَلہِ ہا یہِ اَمہِ موجوٗب اَہن حظ اَہن حظ نہٕ حظ بیٚیہِ أس بیٛاکھ کتھ حظ یِم أسۍ شُرۍ دپان پِکنِکُک کیٛاہ اوسوٕ تۅہہِ یِمن ووٚنمُت حظ پِکنِک کوٚت نِیٖہوٗکھ تُہۍ یِم

اَہن حظ

نہٕ حظ امیُک کیٛاہ فیٖسا ویٖسا تھأوِو تُہۍ یِتہٕ ؤنۍتو تُہۍ حظ تہٕ یہِ اوس دپان اَسہِ مےٚ ما آسہِ پِکنِک گژھُن تہٕ

چلو حظ چلو حظ شُکریہ شُکریہ جناب چلو حظ تیٚلہِ اسلامُ علیکُم